ماہِ رمضان چھِ مُقدس مٔہیٖن اَتھ مٔہیٖنَس منٛز چھِ أسۍ لۄکچہِ لۄکچہِ کورِ زَنان شامَن اِفتِیار کٔرِتھ کَلچرَل گیٖت گٮ۪وان نعت پَران کَلچرَل گیٖت گٮ۪وان عیٖز پٮ۪ٹھ تہِ چھِ أسۍ عیٖز روٚف کَران سُہ تہِ چھِ یِوان کَلچرَل پرٮ۪کٹِسَس منٛز عیٖز روف کَران ڈِسکو کَران سُہ تہِ چھُ یِوان کَلچرَل یَتھ منٛز اَتھ ماہِ رمضانَس منٛز چھِ اَسہِ اَکھ عِبادَت عبادتٕچ راتھ یَتھ وَنان چھِ شبِ قدٕر شبِ قدرِ پٮ۪ٹھ چھِ أسۍ سٕپیشَل سٕپیشلی دروٗد خٲنی کَران دروٗد پَران قۄران پَران دروٗد پَران